ہیلو اَسلام علیکُم تُہۍ چھِو حظ بیٚجبہارا سومو سِٹینٛڈ پٮ۪ٹھ اَسہِ ہاسا ٲسۍ تُہنٛدِ ییٚمہِ سومو سِٹیٚنٛد منٛز اکھ کیب بُک کٔرمٕژ یَتھ سِلسِلَس منٛز اَسہِ ہاسا اوس گژھُن أکِس جایہِ ٹرٕپہِ پٮ۪ٹھ کیٚنٛہہ ریٖزَنٕز ہاسا چھِ یمہِ سببہٕ اَسہِ یہِ ٹرپ پیٚیہِ کیٚنٛسَل کَرٕنۍ ریٖزَن ہاسا چھُ یہِ کہِ اَسہِ ہاسا چھُ فرینٛڈ اکھ تٔمِس ہاسا چھُ خانٛدر گرِ تَمہِ موٗجوٗب اَسہِ ہاسا چھِ تٔمۍ سُنٛد سُہ میریج سٔرمٔنی ہاسا چھِ اَسہِ ایٚٹینٛڈ کَرٕنۍ تمہِ سبہٕ ہاسا چھِو أسۍ تۄہہہ فون کَران کہِ اَسہِ یۄس یہِ کیب تُہںٛز بُک أسۍ کٔرمٕژ تُہنٛد سِٹیٚنٛڈ منٛز یہِ کٔرِو حظ کینسٕل تہٕ اَتھ زِمنَس منٛز اوس اَسہِ کوٚرمُت کیٚنٛہہ ایٚماوُنٹ حظ ایڈوانٛسس منٛز تہِ پے تہٕ أسۍ چھِو تۄہہ گُزٲرِش کران کہِ یُس اَسہِ یہِ ایٚماوُنٹ ایڈوَنسَس منٛز پے چھُ کوٚرمُت یِم ہاسا چھِ تَقریٖبَن یِوان پانٛژھ ساس رۄپییہِ حظ اَسہِ کٔرِو تُہۍ یہِ واپَس حظ تہٕ سۄ آسہِ تُہنٛز مہربٲنی